ییٚتہِ چھِ اَکھ نزدیٖکٕے سکوٗل اَکھ تَتہِ ییٚلہِ اٮ۪ل کے جی ہُنٛد یا یوٗ کے جی ہُنٛد شُر چھِ أسۍ کَران اٮ۪ڈمِشَن دٲخلہٕ دِوان سکوٗلَس منٛز تَتہِ چھِ فری دٲخلہٕ گَژھان تَتہِ چھِنہٕ پیٚوان کِہیٖنۍ پونسہٕ دِنۍ سُہ چھِ پرٛیٚویٹ سکوٗل حالانٛکہِ گورمٮ۪نٛٹ سکوٗل تہِ چھِ گورمٮ۪نٛٹ سکوٗل چھِ آسٲنی مُفُت مگر پرٛیٚویٹ سکوٗلَس منٛز تہِ چھِ ایٚل کے جی یوٗ کے جی مُفُت اٮ۪ڈمِشَن کَرناوان تہٕ وٕ گوٚو یُس ایٚل کے فٔسٹہٕ پَتہٕ ہیوٚر ہیوٚر چھُ بَرنہٕ بیو شُر کَران ایٚڈمِشَن تَس چھِ اَتہِ رۄپیہِ ساس رۄپیہِ ہیٚوان اٮ۪ڈمِشَن ایٚڈمِشَنَس چھِ گژھان ساس رۄپیہِ تہٕ پَتہٕ گوٚو فیٖس الگ فیٖس چھِ گژھان الگ ساس پنٛداہ شیٚتھ سکوٗل حِساب ہیٚوان فیٖس تہِ تہٕ ایڈمِشَن خٲطرٕ چھِ فٔسٹہٕ ہیوٚر کُن ہیٚوان ساس رۄپیہِ دٲخِلُک فیٖس نَتہٕ چھنہٕ ایٚل کے جی یوٗ کے جی کِہیٖنۍ ہیٚوان تَتھ چھِ مُفُت رٹان ایِم شُرٮ۪ن